سریٖنَگرَس منٛز چھِ بیٚیہِ واریاہ چیٖز یِم کَلچِرَل ٹرٛیٚڈِشنَل چھِ پرٛٲنۍ پرٛٲنۍ چیٖز چھِ واریاہ زیادٕ تِمَن منٛز کَرٕ بہٕ وَنہٕ بہٕ کیٚنٛہہ چیٖز یِتھ کٔنۍ زَن شہرِ خاص چھُ بیٚیہِ باقٕے باقٕے جایہِ چھےٚ تہٕ شہرِ خاصَس منٛز چھِ پرٲنۍ اَکھ جاے یَتھ ناو چھُ عٲلۍ کدل عٲلۍ کدل نِش چھُ اَکھ آز میوٗزِیَم پیوٚمُت تَتہِ چھِ واریاہ چیٖز تَتہِ چھِ پرٛٲنۍ لُکھ یِم پھٮ۪رن ٲسۍ استعمال کَران یِم مَرٕد ٲسۍ تِم ٲسۍ لاگان یِم زَنانہٕ آسہٕ تِم کیٛاہ پھٮ۪رن ٲسۍ لاگان تِم کم دوٗر ٲسۍ لاگان تِم کٕمہٕ ہار ٲسۍ لاگان تِم کم واجہِ ٲسۍ لاگان تِم چیٖز چھِ بیٚیہِ چھِ پرٛٲنۍ پرٛٲنۍ کینٛہہ اِنَسٹرٛوٗمنٛٹٕز یِم وایان ٲسۍ بیٚیہِ پرٛانہِ ٹوپہِ پرٛانہِ چَپٕنۍ یَتھ وَنان چھِ یۄس گاسوٗ چَپٕنۍ ٲسۍ آسان بیٚیہِ چھُ یِوان ییٚتہِ چھَکٕر یِوان واینہٕ بیٚیہِ چھُ یِوان ییٚتہِ ہنٛڈیکرٛافٹ کَشمیٖر آٹ چھُ بیٚیہِ چھےٚ آرِ کٲم آرِ کامہِ منٛز چھِ واریاہ تِم کورِ کَران کٲم یِم بِچیٛارِ یِم بِچیٛارِ یتیٖم یِم بِچیٛارِ غریٖب تِمَن کَران کٲم تِمَن تہِ مِلان اَمہِ سۭتۍ تھوڑا بہت مَدَد تہٕ بیٚیہِ ییٚلہِ تہِ ییٚتہِ عیٖد چھےٚ آسان عیٖذ دۄہ چھِ زَنانہٕ پانہٕ ؤنۍ مِلان تَمہِ پَتہٕ أکِس پھیٚکِس پٮ۪ٹھ اَتھٕ تھٲے تھٲوۍ اَکھ لایِن بَناوان تہٕ تَمہِ پتہٕ روٚف کَران تہٕ روٚف کران تہٕ وَنوان تہٕ بیٚیہِ چھِ ییٚتہِ کٔشیٖرِ منٛز واریاہ زیادٕ چیٖز یِم ٹوٗرِسٹَن تہِ پَسنٛد چھِ یِوان ییٚلہِ ٹوٗرِسٹ یِوان چھِ تِم چھِ ڈَل وٕچھان تِم چھِ خۄش گژھان تِم چھِ وَنان واریاہ اَصل جاے چھےٚ یہِ بیٚیہِ چھِ تِم کانٛگٕر چھےٚ ییٚتہِ وَندَس مَنٛز چھِ ییٚتہِ کانٛگرِ تَپان بیٚیہِ چھِ تَمِکۍ ییٚتہِ بَنٲیِتھ شو پیٖس تِمَن کانٛگرٮ۪ن ہِنٛدِ خٲطرٕ یِم اَلمارٮ۪ن مَنٛز تہِ چھِ ہٮ۪کان سَجٲیِتھ تہٕ اکھ کانٛگرا اَکھ وٕچھے مےٚ تمہِ دۄہ سۄ ٲسۍ واریاہ اَصٕل تَتھ ٲس أنٛدٕرۍ تھٲمٕتۍ یِمو وۄزُل لایِٹ تہٕ تَتھ اوس باسان زَن چھُ تَتھ نار بٔرِتھ تہٕ أسۍ چھِ کَران وٕشنیر سُہ تہِ اوس واریاہ اَصٕل چیٖز بیٚیہِ ییٚلہِ ٹوٗرِسٹ یور یِوان چھِ تِم چھِ زیادٕ نِوان ییٚتہِ کاغذی بادام تِم چھِ اَتھٕ سۭتی پھٕٹان اگر تِمَن دَباوان چھِ تہٕ تِم چھِ آسان ییٖتیاہ اَصٕل تِم گٔے صاف بادام بیٚیہِ چھِ آسان ڈوٗنۍ ڈوٗنۍ تہِ آسان اَصٕل واریاہ واریاہ چیٖز یِم ییٚتہِ کٔشیٖرِ مَنٛز چھِ واریاہ بیٚیہِ خاص کَر پھٮ۪رَن پھٮ۪رَن تہِ چھِ یِوان یہِ چھِ یِوان وَندَس مَنٛز لاگنہٕ بیٚیہِ یِم چھَکَر وَکَر یِوان واینہٕ یِم یِم چیٖز چھِ کٔشیٖرِ منٛز زیادٕ بیٚیہِ کٲشُر کَران چھِ